بہٕ چھُس یَژھان اَمریٖکہ گَژھُن کیٛازِ اَمریٖکاہس منٛز چھِ پرٛٮ۪تھ کانٛہہ فیسَلٹی اٮ۪ویلیبٕل تَتہِ چھُنہٕ کٕہۭنۍ تہِ خَطرٕ أکِس اِنسانَس گَژھنَس منٛز اِسلیے چھُس بہٕ یَژھان توٗرۍ گَژھُن تَتہِ چھُ سکوٗن تہٕ بیٚیہِ چھُ سۄ اَمریٖکہ یُس ڈٮ۪ولَاپٕڈ کَنٹرٛیٖز چھِ